ییٚلہِ بہٕ پینٹِنٛگ چھَس کَران مےٚ چھِ لَگان مَزٕ پینٹِنٛگ کَرنَس مَطلَب قلم کاری یہِ پینٹِنٛگ تہِ چھِ مےٚ مَزٕ لگان کَرنَس اَتھ مَنٛز چھَس بہٕ واریاہ اِنٹرٛسٹٕڈ ہاوان مَطلَب مےٚ چھِ ییٚلہِ بہٕ قلم کاری کَرٕ نَہ تَتھ مےٚ چھِ مَزٕ لَگان کَرنَس بیٚیہِ چھَس بہٕ تویتہ کَران باقٕے پینٹِنٛگ تہِ مَطلَب وَرقَن پٮ۪ٹھ بناوان پہاڑ کُلۍ بناوان یہِ خوش گَژھِ تہِ بناوان دٮ۪ماغَس مَنٛز آسہِ کُنہِ وِز چھِ اِنسان سٕنٛز شکل یِوان تَمہِ ساتہٕ چھِ اِنسان اِنسان سٕنٛزے شکل بناوان کُنہِ وِزِ چھِ کیٚنٛہہ گَژھان خوش تَمہِ وِزِ چھِ اِنسان تی بناوان مَطلَب مَزٕ لگان بناونَس ییٚمہِ ساتہٕ بِہِت آسہِ اِنسان تَمہِ وِزِ کَرِ یہِ کٲم اَنہِ کَلَر تہٕ لاگہِ پینٹِنٛگ کَرٕنۍ اِنسانَس چھِ واریاہ مَزٕ لگان مَنٛزٕ چھِ سُہ مَطلَب سِکٮ۪چ بناوان تَمہِ مَنٛز تہِ چھِ لگان مَزٕ قلم کاری مَنٛز تہِ چھِ لَگان مَزٕ واریاہ اِنٹرٛسٹ ہاوان بہٕ اَتھ مَنٛز چھِ الگٕے سُکون یِوان قلم کاری مَنٛز تہِ ہُتھ پینٹِنٛگ مَنٛز تہِ سِمپٕل پینٹِنٛگ مَنٛز تہِ اِنسان چھُ اُکنُے ییٚلہِ دٮ۪ماغ لوٚگ پَتہٕ چھُنہٕ اِنسان باقٕے باقٕے سونٛچان کِہیٖنۍ سُہ چھُ ہٮ۪کان آرام سان کٔرِتھ پینٹِنٛگ ییٚلہِ فِرٛی ٹایِم آسہِ یا کیٚنٛہہ آسہِ بناوُن کٲنٛسہِ ہٮ۪کو گِفٹ تہِ أسۍ یِم پَتہٕ کٔرِتھ کٲنٛسہِ ہِنٛز شکل اگر بناوو تٔمِس ہٮ۪کو بٔرٕڈے یَس پٮ۪ٹھ سُہ گِفٹ تہِ کٔرِتھ سُہ تہِ گَژھِ واریاہ خوش سُہ تہِ وٕچھِ یہِ مَطلَب أمس کیُتھ کَسٕب چھُ یہِ چھُ واریاہ اکھ کَسٕب یَتھ پٮ۪ٹھ اِنسان پونٛسہِ تہِ چھِ ہٮ۪کان زیٖنِتھ پینٛٹِنٛگ پٮ۪ٹھ اگر اِنسانَس اصٕل پینٹِنٛگ آسہِ تگان سُہ کیٛازِ آسہِ نہٕ تگان بناوٕنۍ تتھ پٮ۪ٹھ ہٮ۪کہِ اِنسان پونٛسہٕ تہِ زیٖنِتھ قلم کاری پٮ۪ٹھ تِہ چھِ ہٮ۪کان اِنسان پونٛسہِ زیٖنِتھ اصٕل قلم کاری پٮ۪ٹھ چھِ زیادٕ فٲیدٕ تَتھ پٮ۪ٹھ چھِ زیادٕ اِنسان پونٛسہٕ زینان اِنسان ہٮ۪کہِ نہٕ بےٚ روزگار روٗزِتھ کِہیٖنۍ یَتھ پٮ۪ٹھ تہِ ہٮ۪کو اِنسان پَنُن گَرٕ چَلٲیِتھ ہَر کیٚنٛہہ فٲیدٕ تُلِتھ یِمو منٛز چھِ مَزٕ لگان کَرنَس بیٚیہ چھُ ییٚلہِ نیٚبرِم لُکھ چھِ یِوان تِمَن چھِ مَزٕ تِم چھِ اصٕل باسان یِم چیٖز سٲنۍ یِم أسۍ کران چھِ پنٛنیو اَتھو سۭتۍ بناوان چھِ